اسہِ کَرے پٔتِم آرڈر ٹیسٹ پیٖزا تَتھ اوس واریاہ مَزٕ تِمن ہنٛد ڈِش اوس واریاہ اصٕل کیٛازِکہِ تَتھ ٲسۍ یِم لِیٲرٕس واریاہ واریاہ اصٕل تَمہِ پیٖزا سۭتۍ اوس اسہِ صحت تہِ روٗد اصٕل بیٚیہِ چھُ سُہ یِوان سُہ کرو أسۍ واریاہ اَکے لَٹہِ سیم پرٛوسیٚس